یُس ہَسا میٛون دوٚیِم پرٛوڈَکٹہٕ اَنے مےٚ ہسا اَنے شیٚمپوٗ یُس ہَسا مےٚ ایٚن آر رُک شیٚمپوٗ اوٚن مےٚ ہَسا اوس بوٗزمُت یہِ ہَسا چھُ ایٚنٹی ڈینٛڈرَف مان ژٕ کُف وُف ژَلراوان بیٚیہِ چھُ مَس تھاوان واریاہ زیادٕ اصٕل اَتھ ہَسا اوس لیکھِتھ یہِ ایٚنٹی ڈینٛڈرف ایٚنٹی سٕموٗتھ سٹریٹنَر یُس ہسا مےٚ یہِ اوٚن شیٚمپوٗ مےٚ ہَسا پَشتوو پَتہٕ کیٛازِکہِ یُس یہِ شیٚمپوٗ اوس یہِ ہَسا درٛاو مےٚ واریاہ زیادٕ خراب کیٛازِکہِ اَمہِ سۭتۍ نَہ سا گوٚو نہٕ مےٚ مَس اصٕل کِہیٖنۍ نَہ ہسا ژوٚل اَمہِ سۭتۍ کُف بٔلکہِ اَمہِ سۭتۍ ہَسا لوٚگ مےٚ مَس نیٖرتھ ژَلنہِ یُس ہَسا یہِ مَس چھُ سُہ ہَسا لوٚگ مےٚ اَمہِ سۭتۍ نیٖرِتھ ژَلنہِ یُس یہِ مَس ژوٚل نیٖرِتھ تَمہِ سۭتۍ گٔے واریاہ زیادٕ پرٛابلِم کیٛازِکہِ یُس یہِ مَس اوس سُہ ژوٚل نیٖرتھ مےٚ کَرے یہِ آسہِ واریاہ زیادٕ اصٕل پرٛوڈَکٹہٕ یہِ چھُ ایٚنٹی ڈینٛڈرَف شیٚمپوٗ ایٚنٹی ڈینٛڈرف ہیر فال ایٚنٹی ہیر فال پرٛیٚتھ کیٚنٛہہ اوس اَتھ مَس نِش بَچاوان مَس کم کَرنہٕ نِش بَچاوان کُفہِ نِش بَچاوان مگر یُس مےٚ یہِ شیٚمپوٗ اوٚن مےٚ ہسا کٔر بٔڑ غلطی کیٛازِکہِ مےٚ مون لوٗکَن ہُنٛد کیٛازِکہِ تِمو دوٚپُکھ یہِ شیٚمپوٗ چھُ اصٕل مےٚ ہسا اوٚن یہِ شیٚمپوٗ مگر بہٕ وَنہو تۄہہِ اَکھ کَتھ پَنُن ایٚکٕسپیٖریَنس یُس مےٚ شیٚمپوٗ کوٚر استعمال اَمہِ سۭتۍ ہَسا ژوٚل نہٕ مےٚ کُف کِہیٖنۍ بلکہِ اَمہِ سۭتۍ ہَسا مےٚ درٛاو مَس مَس درٛاو لوٚگ مےٚ کَمٕے کَمٕے نیرنہِ مےٚ کَرے کُف مۄکلہِ وۄکلہِ مَس ژوٚل مےٚ سورُے نیٖرِتھ بہٕ وَنمو تۄہہِ یُس ایٚن آ رُک یُس شیٚمپوٗ چھُ ایٚنٹی ڈینٚڈرَف ایٚنٹی ہیر فال سٕموٗتھ سٹریٹنَر شیٚمپوٗ چھُ یہِ نَہ سا کٔرۍ زیٛو نہٕ تُہۍ زانٛہہ اِستعمال کیٛازِکہِ یہِ چھُ سورُے اَپزُے یُس یہِ شیٚمپوٗ چھُ یہِ چھُ اَمہِ سۭتۍ چھُ خٲلی مَس ژَلان نیٖرِتھ بَس یہِ کٔرۍ زیٛو نہٕ اِستعمال کِہیٖنۍ